زمیٖندارس چھُ گامس منٛز واریاہ زیادٕ مُشکِلات اگر أسۍ مُشکِلاتن ہٕنٛز کتھ کرو فاینانشل سپوٹ چھُنہٕ گورمنٹ کہِ طرفہٕ مِلن تِمن کینٛہہ اگر أسۍ کتھ کرو اکھ زمیٖندار چھُ وۄپداوان پنُن فصل فرق أسۍ ژوٗنٛٹھؠن ہٕنٛز اگر أسۍ کتھ کرو یہِ چھُ ژوٗنٛٹھۍ وۄپداون مگر أمِس چھُنہٕ سُہ تِم پونٛسہٕ یِوان اَتتھ کینٛہہ یِم اتھ یِنہِ گٔژھۍ اتھ چھِ زیادٕ پہم زینٕنۍ یِم آرٕچ چھِ آسن یِمن یہِ مٔنٛڈی منٛز یہِ ژوٗنٛٹھۍ چھِ کٕنان یِہوے مٔنٛڈی وول چھُ زیادٕ پونٛسہٕ زینن نہ کہِ یہِ یُس یہِ گروٗس چھُ آسن یہِ چھُ کم پونٛسہٕ زینان بیاکھ چلینج یُس چھُ اتھ منٛز ویدر چیلینج موسم تہِ چھُنہٕ تمہِ آیہِ روزن کینٛہہ اگر حال حالٕے أسۍ وٕچھو ژوٗنٛٹھۍ گٔے تیار تہٕ ڈونٛٹھ تہٕ روٗد چھُ کنٹنیو پؠوان یُس اکھ واریاہ خطرناک چلینج چھُ أکِس فارمر سٕنٛدِ خٲطرٕ ٹیکنِکل اسِسٹنٹس اگر أسۍ کتھ کرو فارمر یُس یہِ گروٗس چھُ أمِس چھُنہٕ تمہِ آیہِ مِلن سپوٹ ییٚمہِ گورمنٹ کہِ طرفہٕ کینٛہہ یُس ٹیٖم چھُ گورمنٹ سوزان تِم چھِنہٕ ہؠکان ہر کُنہِ جایہِ وٲتِتھ کینٛہہ تمہِ کِنۍ کیٛاہ چھُ گژھان أمِس چھےٚ نہٕ پوٗرٕ یتھ ٹریننگ مِلن کینٛہہ ییٚمہِ سۭتۍ یہِ پنُن فصٕل یُس چھُ اصٕل ساینٹِفک طریٖقس منٛز وۄپداوِ ہا